وعلیکُم اَسلام ٹھیٖک اَصٕل پٲٹھۍ حظ اہَن حظ اہَن حظ کٔرِو حظ حُکُم

ؤنِو حظ کُس کیک چھُ تھاوُن

مہٕ حظ ہےٚ ٹینشَن ناو واو چھُ حظ لیٚکھُن کیٚنٛہہ اَتھ پٮ۪ٹھ کیٛاہ حظ چھُ لیٚکھُن اَتھ ناو ٹھیٖک حظ چھُ اہَن حظ اہَن حظ مہٕ حظ ہےٚ ٹینٛشَن تِتھٕے پٲٹھۍ حظ تھاوَو پیمنٛٹہٕ یہِ گٔژھِ فاینَل تُرٛواہ شیٚتھ

ڈیلؤری گٔژھِتھ آ ٹھیٖک بیٚیہِ چھا حُکُم کیٚنٛہہ تتھ گژھِ سَتھ ہَتھ

ڈِسکاوُنٛٹ وِسکاوُنٛٹ آ ڈِسکاوُنٛٹ ہے گژھِ فایِنَل گژھِ پتہٕ یہِ

مہٕ حظ ہےٚ ٹینٛشَن ٹھیٖک آسہِ ٹھیٖک حظ چھُ مہٕ حظ ہےٚ ٹینٛشَن بہٕ کَتھ تٲریٖخس پٮ۪ٹھ حظ چھُ تھاوُن کَتھ ڈیٹٕس پٮ۪ٹھ چھُ تھاوُن یہِ ٹھیٖک چھُ ٹھیٖک چھُ

مہٕ حظ ہےٚ ٹینٛشَن یہِ حظ واتہِ بَہی بجہِ تۄہہِ اَدٕ حظ ٹھیٖک ہَو اَتھ آسہِ زبَردَس ڈِزایِن بنٲوِتھ اَتھ بناوَو زبَردس ڈِزایِن

بیٚیہِ چھا کیٚنٛہہ حُکُم

کیٛاہ چھُ تھاوُن بیٚیہِ اَچھا ٹھیٖک چھُ اَدٕ حظ اَدٕ حظ وعلیکُم